کَلچرل چھِ کیازِ سۄ چھِ زَیارتہٕ تِمن پٮ۪ٹھ ہسا چھِ أسۍ کَلچرل کیٚنٛہہ فیسٹِولٕز کران یَتھ منٛز باجس جمات صٲبُن چھُ یِوان ریلِجس تہِ چھِ آسان ریلِجس نیشنل ہسا چھِ پنداہ اَگست اِنڈِپینڈنٹ ڈے اِنٹرنیشنل سُہ چھُ وٲرلڈٕس ٹَباکوٗ ڈے تَتھ سا چھِ کران أسۍ اَتھ مطلب امیُک اِویٚنٹ تہِ چھِ أسۍ کران تہٕ فیسٹولن ہُند اکھ مین سَِگنِفِکیٚنٕس چھِ أمۍ کیازِ چھِ أسۍ کران اَمہِ سۭتۍ چھےٚ گژھان کٲم اَمہِ سۭتۍ چھِ لُکن لگان پَاے بیٚیہِ ہسا چھُ یہِ محرم آسان محرَمس منٛز تہِ چھِ أسۍ واریاہ مطلب ریلِجیس اکھ فیسٹِول اکھ اسہِ تہٕ اَتھ منٛز حظ چھِ أسۍ کھیٚوان چیٚوان تہٕ اَصٕل پٲٹھۍ سیٚلبریٹ تہِ کران اَصٕل پٲٹھۍ اَتھ منٛز چھِ أسۍ صُفیانہٕ کہِ محفِلہٕ تہٕ آسان گیوُن تہِ چھُ آسان یا خاندرن منٛز چھُ آسان کیٚنٛہہ فنکشن ونکشن تِم تہِ ہسا چھِ تَتھ منٛز